سٲنِس کَلچرَس منٛز چھِ یِتھ کٔنۍ واریاہ بٔڑۍ دۄہ یا فیٚسٹِوَل أسۍ یِمَن چھِ ونان یِم مناونہٕ چھِ یِوان یِم ؤرۍ یہِ پَتہٕ ؤرۍ یہِ مناونہٕ چِھ یِوان مگر سٲنِس أسۍ چھِ خاص کَر صرِف زٕ بٔڑۍ دۄہ یِم زِیادٕ اَصٕل پُر خُلوص سان چِھ یِوان مناونہٕ سُہ چِھ لَکٕٹۍ عیٖد تہٕ بٔڑۍ عیٖد یَتھ أسۍ کٲشِر پٲٹھۍ چھِ وَنان تہٕ مگر اَصلِی ناو چھُ یِمَن عیٖدالفطر تہٕ عیٖدالضحیٰ یُس عیٖدالفِطر چھِ یہِ چھِ یِوان ماہہ رمضان پَتہٕ مناونہٕ اَمہِ عیٖز بَرُونٛٹھ چھُ آسان ماہہ رَمضان یُس أکِس ریٚتَس چھُ آسان اَتھ ماہہ رَمضانَس منٛز چھِ أسۍ واریاہ ایٚنجاے کران واریاہ عبادَت چھِ کران پانٛژھ وقت نٮ۪ماز چھِ پران اَسہِ چھُ پیٚوان اَتھ منٛز صُبحس سُلِی ترٛیہِ بَجہِ ژورِ بَجہِ یہِ چھُ ڈِپیٚنٛڈ کران کہِ وَقت کِیٛاہ آسہِ وَنٛدٕ آسِیا ریٚتہٕ کول آسِیا یا ہَرُد آسِیا سونٛتھ آسِیا تہٕ ایٚکاڈِنگلِی چھُ ٹایِم وِیرِی گژھان تہٕ یا چھُ پیٚوان ترٛیہِ بَجہِ وۄتُھن ژورِ بجہِ وۄتھن تہٕ کھیٚون چیٚون تِیار کَرُن تہِ تہٕ رَنُن تہِ شِہرُن سَنبالُن تہٕ تہِ کھیٚون چیٚون تہِ تہٕ امہِ پَتہٕ چھِ پَتہٕ أسۍ دۄہَس آسان روزدَر تہٕ شامَس چھِ أسۍ شام بانٛگ پٔرِتھ اۭں اِفطیار کران تہٕ تَمہِ پَتہٕ چھِ أسۍ بیٚیہِ کھیٚن چیٚن کران تہٕ تمہ پَتہٕ چھِ أسۍ صبحس کِیُوٚت بیٚیہِ روزدَر روزان یہِ دستور دستور یا یہِ رِوایَتھ چھِ رُوزان أکِس ریٚتَن ٲں ٲم جٲرِی تہٕ ریٚتۍ چھِ أسۍ پتہٕ اَکھ عیٖد مناوان عیٖدالفِطر تہٕ سۄ عیٖد چھِ آسان ڈُۄڈَس دۄہَس تہٕ ٲں یہِ عیٖد چھِ بَچہِ واریاہ خۄشِی سان مناوان واریاہ اِنتِظار چھُ آسان لۄکٹؠن کؠو بَڑؠن وۄنۍ گُوٚو بَچہِ چھِ آسان زِیادَے پَہمَتھ خۄش اَتھ عیٖد پؠٹھ نٔے نٔے پَلَو چھِ لگان کالَے عرفُک دۄہ چھِ یِوان ہَر کُنہِ قٕسمٕچ ٲں ڈِش بناونہٕ ماز رَننہٕ ژامَن رَننہٕ کۄکر چھِ تَیار یِوان کَرنہٕ وازوان چھِ رَنان یا أسۍ چھِ ٲم واریاہ قٕسمہٕ چہِ ٲں ژُۄچہِ ہَن اَنان بیکرِی چھِ اَنان پیسٹرِی چھِ اَنان کیکٕس چھِ اَنان اَتھ عیٖد پؠٹھ تہٕ اَصٕل پٲٹھۍ چھِ أسۍ سٲرِی بَچہِ کؠو بٔڑۍ چھِ یہِ عیٖد مناوان تہٕ واریاہ ایٚنجاے چھِ کران تہٕ بَس پَتہٕ چھِ بَچہِ چَکرَس تہِ چھِ گژھان اُورٕ یُور گِنٛدان چھِ ٹاس واس یِم چھِ آسان تِم تہِ چِھ تراوان گِنٛدان چھِ پانہٕ ؤنۍ تہٕ مناوان چھِ عیٖد امہِ پَتہٕ چھِ کِینٛہہ زٕ ریٚتھ دَہ دۄہ گٔژھتھ آسان بیٛاکھ عیٖد یَتھ وَنان چھِ بکرَہ عیٖد تَمہ تَتھ پؠٹھ چھِ آسان گۄڈٕنیٚتھٕے چھِ نیران لُکھ ژَتجِی دۄہ برُونٛٹھ چھِ سِٹاٹ گژھان حجَس گَژُھن تہٕ چھِ گژھان یِمَن یِمَن اَللہ تعالیٰ ہَن آسہِ نصیٖبَس تھومُت تِم چھِ گژھان حجَس تہٕ ٲں اَمہِ پَتہٕ چھِ عرفُک دۄہٕے أسۍ تیٲرِی کران یٔمِس خۄش گَژِھہِ أڑۍ چھِ روزان یِمَن دَہَن دۄہَن روزدَر یا أڑۍ چھِ عرفُک دۄہُے روزدَر روزان إم تہٕ اَتھ پؠٹھ تہِ چھِ یِوان اَصٕل ٲں پُر جُوٗش طٔریٖقَس منٛز یہِ امِہِ عیٖد ہٕنٛز تیٲرِی کرنہٕ تہٕ چھِ أسۍ اَتھ چی امِچ ٲں وِز تہِ اَنان اَصٕل پٲٹھۍ ہَر کانٛہہ سیٚون چھِ تیار کران کالَے ژۄچہِ ہَن چھِ اَنان واریاہ ویرایٹی ہِنٛزٕ ڈِشہِ چھِ بناوان تہٕ أں یہِ عیٖد چھِ مگر ترٛؠن دۄہَن یا ڈایَن دۄہَن آسان تہٕ مگر بیٚیہِ اَتھ سٟتۍ چھِ آسان قۄربٲنِی تہِ چھِ أسۍ کران أڑۍ چھِ اۭں کینٛہہ کَٹھ وَٹھ کران قۄربان أڑۍ چھِ کران ژھاوَل واوَل قُۄربان أڑۍ چھِ اُونٛٹ تہِ چھِ کران سٲنِس کٔشیٖر منٛز چِھ کِینٛہہ ؤرۍ یو پؠٹھ اُونٛٹ تہِ یِوان قُۄربان کَرنہٕ یا یِم گامَن کُن چھِ یِوان ٲں ووٚژھ وَغیرَہ تہِ قُۄربان کَرنہٕ تہٕ یہِ قُۄربٲنِی ہُنٛد سِلسِلہٕ چھِ روزان ڈایَن دۄہَن چالُو یہِ عیٖد تہِ چھِ أسۍ واریاہ پُر خُلوصہٕ سان مناوان ہَر کانٛہہ چھُ آسان پَننہِ حسابہٕ خۄش ییٚمِس یہِ پَننہِ طٔریٖقہٕ خۄش چھُ گژھان تہِ چھُ کران خَرچاوان چھُ یہِ خۄ خۄش گَژھیٚس کھیٚون چیٚون تہِ چھُ کھیٚوان تہٕ سُہ ہَر ہَر کانٛہہ چھِ خۄش آسان بوٚڑ کؠو لۄکُٹ چھُ آسان پیاران یِمَن عیٖدَن یِم زٕ عیٖد چھِ یِوان خاص طور پر مُسلمان مُسلِم کَلچرَس منٛز ۭام مناونہٕ